اَسَلام علیکُم ورحمتُہ اللہ تعالٰی وَبَرکاتَہُ أسۍ حظ چھِ کَران باپار أسۍ چھِ گژھان نیوٗر نیٖرِ پٮ۪ٹھ ہَسا چھِ کَران أسۍ کٲم أسۍ چھِ تَتہِ کَران جاناوارَن ہُںٛد سودہ یِمَن جاناوارَن أسۍ وَنان چھِ تیٖرۍ تیٖرِ باپار چھِ أسۍ کَران تہٕ أسۍ ہسا چھِ نیٖرِ پٮ۪ٹھ گَژھان تَتہِ پٮ۪ٹھ ہسا چھِ أسۍ اَسہِ ہسا چھِ گٲڑۍ وات واتناوان نٮ۪صبَس جَگہہ سٕے نٮ۪صبہٕ پٮ۪ٹھ ہسا چھِ پَکان أسۍ پٮ۪وان پایدلۍ کھَسُن تور أسۍ ہسا چھِ تھاوان گٲڑۍ پَنٕنۍ یا کٲنٛسہِ ہِنٛز آسہِ وَتے پہٕ تَتہِ پٮ۪ٹھ چھِ پَکان أسۍ پایدٔلۍ تَتہِ ہسا چھِ أسۍ کَران تَتہِ چھِ آسان اَسہِ لگِتھ بٕتھِ نَفَر یِمَن سۭتۍ کَتھ چھِ أسۍ کَران کہ أسۍ ہسا چھِ ہیٚنۍ جاناوَار تہٕ یِمَن جاناوَارَن ہُنٛد ناو چھُ اَسہِ تھوٚم وَنان چھِ أسۍ تِمَن تیٖرۍ تیٖرۍ چھِ اَنان أسۍ تَتہِ لۄکٕٹۍ لۄکٕٹۍ یِمَن مختلف ریٹہِ چھِ گژھان اَڈٮ۪ن گَژھان پانٛژھ ساس اڈٮ۪ن گَژھان شےٚ ساڑ اَڈٮ۪ن گَژھان ساڑ شےٚ ساڑ اَڈٮ۪ن گژھان سَتھ ساس تہٕ والَان چھِ أسۍ تیٖرۍ تَتہِ پٮ۪ٹھ بوٚن گامَن منٛز گامَن منٛز چھِ أسۍ گژھان پَتہٕ پَتہٕ چھِ أسۍ تِم رَچھَان رٮ۪تَس رَچھان ہَکھا دہَن دۄہَن رَچھ ہوکھا پَتہٕ چھِ أڑۍ وَتھان جلدی تہٕ أڑۍ چھِ وَتھَان وارٕ وارٕ چھِ وَتھَان سٲری أڑۍ چھِ وَتھَان کَم ٹایمَس منٛز أڑۍ چھِ وَتھَان زیادٕ ٹایم وَقتَس منٛز وَتھَان تہٕ وَتھَان چھ پَتہٕ أسۍ پَتہٕ ہَسا چھِ یہِ تولَس توٗلِتھ کٕنَان أسۍ أڑۍ ہَسا چھِ کٕنَان تولنَے ییٚمِس یِژھ ریٹ گَژھِ تَتہِ چھِ ہٮ۪وان أسۍ ساڑٕ پانٛژھ ہَتھ کِلوٗ اَ أکِس کِل کِلوٗوَس منٛز ییٚتہِ چھِ کٕنَان أسۍ ساڑ شےٚ ہَتھ کِلوٗوَس منٛز تِکیازِ اَسہِ چھُ یِہٕے کٲم آسَان اورٕ اَنٕنۍ تہٕ یورٕ کٕنٕنۍ تہٕ اَسہِ چھُ خرچہِ تہِ لَگَان واریاہ تور گَژھنَس پٮ۪ٹھ ییٚتہِ یِم تیٖرۍ اَننَس پٮ۪ٹھ تہٕ تورٕ ییٚلہِ اَنَان چھِ أسۍ تیٖرۍ پَتہٕ چھِ أسۍ ییٚتہِ توٗلِتھ کٕنَان تَتہِ تہِ چھِ أسۍ رَٹَان توٗلتھٕے ییٚتہِ تہِ چھِ أسۍ کٕنَان توٗلِتھ کِلوٗوَس کٔرتو کٔژ کِلوٗ آسن تیٖرۍ تہٕ تیٖتیٛاہ پۄنٛسہٕ چھِ تِمَن ہٮ۪وان پَتہٕ یُس مَن یُس نہٕ وَتھتہِ نہٕ یُس نہٕ ہٮ۪ن کانٛہہ تٔمِس چھِ أسۍ تھَوان گَری سُہ چھِنۍ أسۍ رَچھَان پَتہٕ چھِ کٕنَان سُہ أسۍ ییٚلہِ سُہ واریاہ بوٚڈ گَژھِ اَصٕل بوٚڈ گَژھِ کٕننَس لایَق گژھِ تہٕ پَتہٕ چھِن کٕنَان سُہ أسۍ یا قۄربان عیٖذ کہ دۄہ تہِ ہٮ۪کون أسۍ سُہ کٕنِتھ تہٕ پَتہٕ چھِ اَسہِ یِہٕے کاربار چھِ اَسہِ اور یور پَکناوَان تہٕ یِہٕے تیٖرِ باپار